بہٕ چھَس نہٕ کُنہِ رَنٕنہِ گژھان نہ چھُ أسۍ کٲنسہِ ہُند گرٕ گژھان نہ چھِ أسۍ کانہہ شو کران نہ چھُ مےٚ کانہہ یوٗٹوٗب چینل أسۍ چھِ گرِ پَنٕنۍ فیملی أسۍ چھِ جویِنٹ فیملی أسۍ چھِ گژھان وقتَس وِزِ بَناوان دہ سِنۍ تہِ کاہ سِنۍ تہِ بہٕ چھَس ہر کانہہ سیُن بَناوان میتھِ ماز چھُ کۄرمہٕ چھُ دانہِ ول کۄرمہٕ چھُ یِم چھِ یژھ أسۍ بَنان یِم چھِ واریاہ ٹیسٹی گژھان رِستہٕ گۄشتابہٕ کبابہٕ یِم چھَس بہٕ سٲری پانٕے بَناوان أسۍ چھِ گرِ ماز دَگان پانٕے أسۍ ہِ یِم چیٖز بَناون أسۍ چھِ تُجہِ بَناون پانٕے أسۍ چھِ ہر کانہہ سَبزی منٛز تہِ ہر کانہہ ٹیسٹ کران چینج لِسہٕ چھِ أسۍ رَنان نُنر چھِ أسۍ رَنان یِم چیٖز چھِ أسۍ رَنان ہَند چھِ أسۍ رَنان تَتھ تہِ چھِ أسۍ الگ ٹیسٹ کران اسہِ أسۍ چھِ نہٕ مطلب گژھان یہِ وازوان رَننہِ ہُہ کہِ گرَس مںٛز ییٚلہِ تہِ کیٚنہہ فنکشن چھُ آسہِ بہٕ چھَس پانٕے رَنان تَبکھ ماز تہِ چھُس بہٕ رَنان گۄشتابہٕ تہِ چھُس بہٕ رَنان مطلب دانہِ ول کۄرمہٕ چھُ آسان وۄزُل خورمہٕ چھُ سُہ چھَس بہٕ رَنان میتھِ ماز تہِ چھَس بہٕ بَناوان یُس تہِ کانہہ ڈِشز آسہِ سُہ چھَس بہٕ پانٕے بَناوان أسۍ چھِ نہٕ گژھان اورٕ یور کانہہ اَسہِ منٛز چھُ واریاہ تَجرُبہٕ أسۍ اَگر وٮ۪ژھو تہِ أس ہٮ۪کو یوٗٹوٗب چینل کٔرِتھ سَبسکرایب مطلب أسۍ چھِنہٕ سُہ کران کِہینۍ کیازِ کہِ أسۍ چھِنہٕ گرِ نیبر نیران اَسہِ چھُ الگ ماحول گرَس منٛز یُس چھِ أسۍ گری گری چھِ بیہوان سٲنۍ ہسبنڈ سٔندۍ خاندار تِم چھِ نہٕ أسۍ اِجازت دِوان نیبر

میتھِ ماز چھِ رَنان پالکھ نَدٔرۍ چھ أسۍ رَنان دانہِ ول کۄرمہٕ چھِ أسۍ رَنان یَخنۍ چھِ أسۍ رَنان یِم الگ الگ چیٖز یِم الگ الگ ڈِشز چھِ أسۍ رَنان اَسہِ چھُنہٕ کانہہ تہِ پروبلِم گژھان کُنہِ جایہِ ییٚمہِ موٗجوٗب کہِ أسۍ گژھو بَند أسۍ ہٮ۪کو نہٕ یہِ رٔنِتھ أسۍ چھِ بے فِکر یِم سِنۍ رَنان بیٚیہِ چھِ سَبزین منٛز تہِ قٔسٕم رَنان یُس تہِ کانہہ سَبزی قسم سُہ أسۍ رَنو أسۍ وانگن وانگن تہٕ ہاکھ چھِ أسۍ رَنان ہاکھ تہٕ ٲلوٕ چھِ أسۍ رَنان ہیمبہٕ تہٕ ہاکھ چھِ أسۍ رَنان چھِ ہر کُنہِ چیٖزَس سۭتۍ یہِ ایڈ کران ہاکھ ژَمَن چھِ أسۍ رَنان اَسہِ چھُنہٕ کانہہ تہِ پریشٲنی گژھان أسۍ چھِ بَڑٕ شان سان گژھان یِم چیٖز رَنان چھِ أسۍ مگر سُہ گوٚو پَنٕنین پَنٕنین کٲنسہِ رِشتٔدار سُند ہُتھ کٔنۍ نہٕ کیٚنہہ شو آف کرنہٕ کیٚنہہ یوٗٹوٗب چینل یِم چھِنہٕ اَسہِ بَنٲویمٕژٕ کیٚنہہ أسۍ چھ واریاہ پَنٕنہِ گرِ اَصٕل پٲٹھۍ آسان